مےٚ کٕر اَکھ بُک آڈَر تہِ مَگَر اَمِچ کالِٹی چھِ واریاہ خَراب پیپَر کالِٹی تہِ چھِ امکۍ پیپَر چھِ یِمے بِلیک کرہِن ہی تہٕ یۄس اَمِچ پرنٛٹِنٛگ کالِٹی چھِ سۄ تہِ چھَنہٕ اَتھ صاف کینٛہہ تمہِ علاو چھِ اَتھ مَنٛزٕ کینٛہہ پیجس مِسِنٛگ یِم زَن بِلیک چھِ یِمَن پٮ۪ٹھ نہٕ کِہیٖنۍ چھُ لیٖکھِتھ تمہِ علاو چھِ واریاہَن پیجَن منٛز اَتھ پھِچہِ تہٕ اوٚوَر آل چھِ یہِ لو واریاہ کَم کالِٹی یِہنٛز بُک چھِ یہٕ اَتھ پرایزَس منٛز چھِ یہٕ مےٚ باسے یہٕ ورسٹ بُک مَطلَب ایز کالِٹی حِسابہِ